اَہَن حظ آ تُہۍ کَم چھِو اچھا کوٚت تام حظ اوسو تۄہہِ گژھُن اچھا کیاہ چھُو کَر چھُو گژھُن پنٛدہمہِ چار چنارٕے یوت چھِ حظ گژھُن کِنہٕ بیٚیہِ کُن مطلب ڈل مارکیٹ وَل مارکیٹ ما چھُ گژھُن اَچھا زٕ ژور فرٛینٛڈ چھِو ہاں أسۍ چھِ مطلب اگر ڈَل مارکیٹ تامٕے چھِ اگر گژھان تیٚلہِ چھِ ہی۪وان أسۍ پٔر پٔرسَن پانٛژھ ہَتھ اگر چار چِناری چھِ گژھان تیٚلہِ چھِ ہٮ۪وان پٔر پٔرسَن ٲٹھ شیٚتھ رۄپیہِ تۄہہِ کَر چھُ آسُن پنٛدہمہِ چھِو نہ حظ اچھا ٹھیٖک چھُ ٹھیٖک ول حظ کیٚنٛہہ چھُنہٕ تیٚلہِ کَروس مطلب یِہٕے ژور ہتھ کَروس پٔر پٔرسَن تہٕ ہُتھ کَرو شےٚ ہَتھ چار جِناری تانۍ آ بیٚیہِ چھِ

اہن حظ اَکھ چھُ یِہے ڈَل مارکیٹ چھُ یہِ چھُ بوٚڑ مارکیٹَن اَتہِ چھُ واریاہ مطلب آسان یِم شال کٕنَن وٲلۍ سبزی کٕنن وٲلۍ فروٗٹٕس ووٗٹٕس سورُے کیٛنہہ کٕنان اَپٲرۍ بیٚیہِ چھِ اَپٲری گژھان مطلب یا چھُ کانٛہہ گژھان نہروٗ پارک سۄ تہِ چھےٚ ڈَلَس منٛزٕے تہٕ بیٚیہِ چھِ مطلب چاڑ چِناری تہِ نِوان تَپٲری اگر نیروٗ پارک سُہ چھُ گژھان سستہٕ سُہ چھُ یہٕے ہتھ ڈۄڈ ہَتھ رۄپیہِ ہیٚوان تور تانۍ اگر سُہ چھُ مطلب تٔتھی اَپورے آسان تَرُن آز حظ چھِ یِتھٕے ریٹٕے چھے یِتھٕے کیٛازِ کہِ چار چِناری چھِ دوٗر ڈَل مارکیٹ تام چھِ گژھان ژور ہَتھ رۄپیہِ یُس مےٚ تۄہہِ پانٛژھ ہَتھ ؤنیو تَتھ کوٚرو مےٚ تۄہہِ ژورَے ہَتھ ؤلِو کیٚنٛہہ چھُنہٕ سہلٕے چھُ مطلب وۄَنۍ چھُو تُہۍ ژور پانٛژھ نَفر تہٕ بیٚیہِ چھُنا آسان اَسہِ چھُ آسان یہِ ریسکیوٗ ٹیٖم ویسکیوٗ ٹیٖم چھُ آسان اَسہِ چھُ مطلب پراپر پرکاشَن چھِ اَسہِ سٲرٕے تھٲمٕژ سیفٹی ویفٹی خٲطرٕ

آ أسۍ چھِ کَمفٲٹیبٕل سورُے نہ نہ تُہۍ کھوٗژِو نہٕ کینٛہہ